انڈیا ہس منٛز چھِ ٹُونٛٹی ایٹ سٹیٹٕس بیٚیہِ چھِ کینٛہہ یونین ٹیریٹری ییٚتہٕ چھِ آسان ڈفریٚنٹ سٹیٹن منٛز ڈفریٚنٹ مُوسم اگر ٲس کشیٖر ہٕنٛز کتھ کرو کشیٖر منٛز چھِ آسان ترٛےٚ رٮ۪تھ وندٕ بیٚیہِ چُھ آسان گرم باقٕے رٮ۪تھ ونٛدس منٛز چُھ یَتہٕ ژتجی دۄہ آسان چِلَے کلان چِلَے کلانس منٛز چھِ واریاہ تۭر آسان شُشُر چُھ لگان شیٖن چھُ پیٚوان وۄنۍ اگر ٲسۍ لداخٕچ کتھ کرو تتھ منٛز چُھ مینس تہٕ گژھان مینُس فور چھُ گژھان مینس فایو چھُ گژھان تَتہٕ چھُنہٕ زیادٕ گرم روزان کینٛہہ اگر ٲس دہلی ہٕنٛز کتھ کَرو تتھ منٛز چھِ آسان سرم سمرس منٛز گرم واریاہ گرم تَتہٕ چُھ ہاے ٹمپریچر گژھان ونٹرس منٛز چھ تَتہِ تھوڑا روزان سردی کشیٖر منٛز چھِ واریاہ زیادٕ تۭر آسان امیُک مطلب چھُ کہِ کلیمیٹ چھُ ہٮ۪کان چینج گٔژھِتھ ڈفریٚنٹ سٹیٹن چھُ آسان ڈفریٚنٹ موسم